لُکھ چھِ کَران زیاد پرٮ۪فر شَہرسے مَنٛز رِشتہٕ کَرُن کیازکہِ تَتہِ چھِ گاڈیٚن ہٕنٛز فیسَلٹِی تہِ چھِ سوٚکوٗلَن ہٕنٛز تہِ چھِ بازرٕچ تہٕ چھِ ہَر کانٛہہ چیٖز چھُ مِلان سُلہِ نیرَن ژیٖر یِن کانٛہہ پَرواے چھُنہٕ گامَس مَنٛز چھِنہٕ گاڈِ نہٕ بَنان پَتہٕ شَہرَس مَنٛز چھِ یِم چیٖز واریاہ اَصل اَگَر اِنسان یہِ پَروایی چھُنہٕ کانٛہہ اَگَر ژیٖر تہِ ییہِ پَرواے چھُنہٕ کینٛہہ بَچہ گَژھِ ٹیوشَن سُی تہِ چھُنہٕ پَرواے کینٛہہ کھوژِ نہٕ کینٛہہ نہٕ تَتہِ چھِ آسان راتَس گاڈِ چَلان گامَس مَنٛز چھِ یِم پرابلِم گَژھان تَوَے چھِ کَران زیاد پَہَم رِشتہِ شَہرسے مَنٛز ساروے کھۄتہ چھُ بوٚڈ بارٕ یہِ بیٚمار گَژھِ ڈاکٹرس چھِ ہیٚکان نِتھ دستی دستی گٲڈۍ چھِ مِلان گامَس مَنٛز چھِنہٕ یِم چیٖز سوٚکوٗل بَس یِیہِ سۄ چھِ واتان دَروازَس تَل گامَس مَنٛز چھِنہٕ یِم چیٖز بَنان کینٛہہ سوٚکوٗل تہِ چھِ آسان شَہرَس مَنٛز نَذدیکی گام پیٹھِ چھُ پیٚوان شَہَر وَسُن اَوَے چھِ رِشتہِ کَران اِنسان زیاد شَہَرسے مَنٛز تہٕ ییٖژ ہٕن چھِ گامٕکۍ چھِ اَوے خۄش کَران شَہرسے مَنٛز رِشتہ کَرُن شَہرَس مَنٛز چھِ ہَر کانٛہہ فیسَلٹی اَگَر ژیٖر تہِ پوٚژھ یی نیٚبَر کُن نیرٕ کینٛہہ اَنہِ ییٚتہِ چھُنہٕ بَنان گامَس مَنٛز چھُنہٕ کانٛہہ چیزی بَنان شَہرَس مَنٛز چھُ ہَر کانٚہہ چیٖز آسان اَویلیبل شَہرَس مَنٛز چھَن یِم دِکَت گَژھان کینٛہہ دَوَا پھوٚل ژھانٛڈِ اِنسان سُتہِ چھُ بَنان کانٛہہ تہِ چیٖز ژھانٛڈِ اِنسان سُہ چھُ بَنان ہوٹلَس پیٹھ گَژھِ اِنسان بَنہِ پوٚژھ یی سُلہِ ژیٖر پَریشٲنی چھَنہٕ وۄتھان کینٛہہ خۄداے رٔچھٕنۍ خۄداے رٔچھٕنۍ بیٚمار گَژھِ کانٛہہ کانٛہہ پَریشٲنی چھَنہٕ گَژھان تَوَے چھُ اِنسان زیاد کَران پرٮ۪فر شَہرَس مَنٛز رِشتہٕ کَرُن یہِ چھُ واریاہ فٲیدٕ